اَلسلامُ علیکُم وَرحمتُہ اللہِ وَبَرکاتہوٗ مےٚ چھِ ناو شازیہ تہٕ بہٕ چھَس روزان بانٛڈی پوٗرا نوٚو پورِ تُہُنٛد سوال چھُ زِ سٲنِس یَتھ گامَس منٛز یا ٹاونَس منٛزَن کیٛاہ چھِ کران لوٗک پنٛنٮ۪ن بَچَن پولیو نِش بچاونہٕ خٲطرٕ تہٕ بہٕ وَنہٕ یہِ کہِ سون یُس یہِ گام چھِ یہِ چھِ بَڑٕ نزدیٖک بانٛڈی پوٗرا ٹاونَس تہٕ اَمۍ کِنۍ چھِ یَتھ گژھان کٲم اَمۍ کِنۍ چھِنہٕ ییٚتہِ بَڑٕ اٮ۪وِیَرنٮ۪س تہٕ ییٚتہِ چھِنہٕ لوٗکھ کران کٲم ییٚتہِ چھِ لوٗکھ ییٚلہِ پرٛٮ۪گنٮ۪نٛٹ آسَن لیڈیٖز تَنہٕ پٮ۪ٹھَے تھاوان پرٛکاشَنٕز یِمَن پولیووَس خٲطرٕ پولیو خٲطرٕ کیٛاہ پرٛکاشَنٕز چھِ تِم کران تِم چھِ کران کٲم تِم چھِ یِمَن پرٛٮ۪گنٮ۪نٛٹ زَنٮ۪ن چھُ کھٮ۪ن چٮ۪ن دِوان بَڑٕ اَصٕل تاکہِ بَچَن منٛز روزِ نہٕ کُنہِ قٕسمٕچ کمزوٗری کیٚنہہ تہٕ بیٚیہِ چھِ کران کٲم بیٚیہِ چھِ تِم کران کٲم بیٚیہِ چھِ یِمَن اَصٕل پٲٹھۍ وایٹَمِن واٹَمِنِز دِوان یِتھَے پٲٹھۍ چھِ یُس زَنٮ۪ن چھِ آسان کھیوٚن دوا کٮ۪لشَم آیرَن سُہ تہِ چھِکھ بَڑٕ اَصٕل پٲٹھۍ فرہَم کران تہٕ بیٚیہِ چھِ ییٚتہِ ہَر شیٚیہِ شیٚیہِ رٮ۪تہٕ بعد لَگان کٮ۪مپ تہٕ کٮ۪مپَس منٛز چھِ یِمہٕ اٮ۪وِیَرنٮ۪س پرٛوگرام آسان کہِ أسی کِتھ کَن ہٮ۪کوکھ پنٕنۍ بَچہِ بچٲیِتھ پولیو نِش تہٕ یِمہٕ کٮ۪مپَن منٛز چھُ پَتہٕ گژھان زَنہِ تہِ نِوان حصہٕ تہِ مرد تہِ نِوان حصہٕ تہٕ پَتہٕ چھِ کران کٲم پَتہٕ چھِ تورٕ یِتھ یِوان تہٕ پنٛنٮ۪ن بَچَن چھِ ٹایمہٕ ٹایمہٕ وٮ۪کسیٖن کَرناوان تہٕ بیٚیہِ یِم چیٖز اَ جیسے آی پی وی او پی وی روٹا وٮ۪کسیٖن وغیٖرہ تہٕ بیٚیہِ چھِ شُرٮ۪ن گۄڈنِکٮ۪نی ترٛٮ۪ن رٮ۪تَن منٛز یِم وٮ۪کسیٖن کَرٕنۍ چھِ آسان تِم تہِ چھِ ییٚتہِ پرٛٮ۪تھ کانٛہہ مول موج بَڑٕ اَصٕل ٹایمہٕ سان تِمَن کران تاکہِ شُرٮ۪ن گژھِ نہٕ یہِ پولیو بٮ۪مٲرۍ کیٚنہہ تہٕ بیٚیہِ چھِ کران بیٛاکھ چیٖز کٲم بیٚیہِ چھِ کران بیٚیہِ چھِ یِمَن بَچَن تہِ پَتہٕ دِوان ییٚلہِ بَچہِ لاگَن کھٮ۪ن چٮ۪ن تَمۍ پَتہٕ چھِ یِمَن دِوان یِتہِ ٹھوٗل دِوان چھِکھ ماز دِوان چھِکھ تاکہِ یِمَن بَچَن کَرَن کٲم بَچَن چھِنہٕ أتی کَمزوٗری گژھان کیٚنہہ ییٚمہِ سۭتۍ بیٚیہِ چھِ اَکثر بَچہِ نٮ۪برٕ پٮ۪ٹھٕ گِنٛدِتھ یِن پَتہٕ چھِ تِمَن مٲلۍ ماجہِ گۄڈٕ ہینٛڈ واش کرٕناوان تَمۍ پَتہٕ کیٚنہہ کھٮ۪ن چٮ۪ن دِوان تہٕ یِمہٕ چھٕ کیٚنہہ بیسِک یِم چھِ کیٚنہہ بیسِک چیٖز یِم پرٛٮ۪تھ کانٛہہ مول موج تہٕ گَرٕ وول پنٛنِس شُرِس پولیو نِشہٕ محفوٗظ تھاونہٕ باپتھ کران چھُ أ بیٚیہِ چھِ یَتھ سٲنِس علاقَس منٛز یِم پولیو کیسِز واریاہ

چلو اَلسلامُ علیکُم وَرحمتُہ اللہ وَبَرَکاتہوٗ